أسۍ حظ چھِ ییٚتہِ ہیٚوان اگر اسہِ آسان اَنملٕز ہیٚنۍ یا ییٚتہِ چھِ آسان درٛال یمن زن نِش چھِ أسۍ گاوٕ واوٕ چھِ ہیٚوان یا گُجرۍ چھِ یوان گُجریٚن نش چھِ أسۍ ہیٚوان تیٖر ویٖر تِم چھِ کٕنان یُہوے باہ ساس ژۄداہ ساس تہِ وُہ ساس تہِ تیٖر گاو چھِ دِوان پنٛژہان ساسَن تہِ شیٹھَن ساسَن تہِ لچھَس رۄپیس تہِ چھِ گاو آسان تٕرٛہن ساسَن تام تہِ چھِ گاو آسان أسۍ چھِ تمنٕے درٛالَن نِش ہیٚوان